اگر أسۍ کَتھ کَرو أسۍ چھُ گٮ۪وُن بوزان تہٕ ہُتھ کٔنۍ چھِ أسۍ بالہِ وُڈ سونٛگٕز چھِ أسۍ واریاہ زیادٕ بوزان اَسہِ چھُ فیورِٹ سِنٛگَر اَرجیٖت سِنٛگھ تہٕ تٔمِس پَتہٕ چھُ اَسہِ عاطف اَسلَم یِم واریاہ زیادٕ اَصٕل چھُ گٮ۪وان تہٕ امہِ اپور اگر أسۍ کَشمیٖرٕچ کَتھ کَرو ییٚتہِ چھُ اَسہِ کینٛہہ سِنٛگَر تَتھ منٛز چھُ یِوان سکیٖنا رِشی تہٕ شَمیٖمہ بیگَم یِم فیمے یِم مَستوٗرات سِنٛگَر چھُو یِم چھِ گٮ۪وان تہٕ یِتھَے کٔنۍ چھِ واریاہ زیادٕ بیٚیہِ تہِ یِم گٮ۪وان چھُ تہٕ کَشمیٖری گٮ۪وُن چھُ مےٚ واریاہ زیادٕ پَسنٛد گژھان ییٚتہِ چھُ خاندرَن منٛز تہِ گٮ۪وان تَتھ چھُ أسۍ وَنوُن وَنان یُس واریاہ زیادٕ موٚدُر تہٕ میٖٹھ آوازِ منٛز وَننہٕ چھُ یِوان تہٕ واریاہ خوٗبصوٗرت چھِ آسان اگر أسۍ کَتھ کَرو مےٚ چھِ کَشمیٖرُک گٮ۪وُن زیادٕ پَسنٛد کھَسان باقٕیو چیٖزو کھۄتہٕ